دورُن کیٚنٛہہ دورُن چھُ آسان اِنسانہٕ سٕنٛدۍ خٲطرٕ اَکھ آ فِٹ اِسان چھُ روزان اَمہٕ سۭتۍ دوران چھُ فِٹ تہِ روزان مگر دورُن چھُ آسان تعٲریٖقس منٛز مےٚ چھِ پَننِس منٛز آ بہٕ تہِ ٲسٕس دوران لفظہِ بہٕ تہِ روم ییٚلہِ بہٕ آ دورنَس منٛز ٲسٕس آسان بہٕ ٲسٕس اَتھ منٛز ٲ بہٕ ٲسٕس دور ٲسٕس بہٕ یُس مےٚ دورُن اوس مےٚ پسند آسان بہٕ ٲسٕس اَصٕل دور لَکچارٕ پٮ۪ٹھٕے ٲسٕس بہٕ آسان یِم ریٚسہٕ ویٚسہٕ کَران یا کُنہِ سکوٗل وکوٗل تھٕروٗ تمہِ پتہٕ ٲسٕس بہٕ پانہٕ تہِ آسان گَرٕ وٕچھان یتھٕے کٔنۍ گِنٛ گِنٛدان گِنٛدان یُس وَنان برٛونہہ کُن دوران أسۍ ٲسۍ آسان پانہٕ ؤنۍ اَمہِ سۭتۍ کیٛاہ گوٚژھ آسان اَمہِ ساتہٕ اوس آسان اِنسان فِٹ روزان اَمہِ سِنٛدِس منٛز تِم یِم چیٖز یا یُس نہٕ یِم بیٚہن أکسٕے جایہِ بیٚہن سۭتۍ چھِ وارِیاہ یِم چھِ بیٚمار یِوان ہُہ چھُ وۄتھان دوٗرتھ چھُ اِنسان اَکھ فِٹ اِنسان روزان أمِس منٛز چھنہٕ یِم بیٚمارۍ ویٚمارۍ یِوان کِہیٖنٛۍ تہٕ یہِ چھُ ہیٚکان اَمہِ سۭتۍ اَکھ اَصٕل صیٚحت منٛد تہِ چھُ ہیٚکان روٗزتھ دورٕ نہٕ سۭتۍ ہیکہِ اَکھ اَصٕل پٲٹھۍ دوٗرِتھ تعٲریٖقس منٛز دورنہٕ سۭتۍ اِنسان چھُ صیٚحت منٛد تہِ روزان تہِ بیٚمارِ ویٚمار چھِ یِم باقٕے بیٚمارِ بہنہٕ سۭتۍ تٔم تہِ چھنہٕ یِوان کِہیٖںۍ یہٕ چربی چھِ وُ یہِ چھِ گَژھان بہنہٕ سۭتۍ اگر ے زیادٕ بیٚہمو چربی ہوٗ چھِ گژھان جِسمَس منٛز لفظہٕ اگرأسۍ دور دوران چھِ دورنہٕ سۭتۍ چھِ اسہِ دۄہے دورو ٲ ٲ پٛریٚتھ پرٛیٚتھ دۄہ آسو دوران کمسٕے کمسٕے ٹایمس دۄہس دورو تہِ نہٕ کیٚنٛہہ کم سے وَنہٕ اگر أسۍ دورو تِم سۭتۍ کیٛاہ چھُ اَسہِ گژھان کٲم تَمہِ سۭتۍ چھُ اَسہِ تَمہِ سۭتۍ چھِ أسۍ اَصٕل فِٹ روزان یُس یہِ جِسمن منٛز اَسہِ یہِ ہی چھُ گَژھان ٲ فیٚٹٕس چھِ جمح گژھان سُہ تہِ ہیٚکہِ نہٕ گٔژھتھ کینہہ تٔمہِ نِش تہِ بچہِ آرام سان